تُہۍ چھُوا یاصر صٲب تُہۍ چھُوا یہِ بیکری دُکان مےٚ بوزیو تۄہہِ چھُو بیکری چھُو تُہۍ تھاوان اۭں مےٚ اوس یِہوٚے عیٖذ کو کِژھ ضوٚرتھ تہٕ تُہۍ کَتٮ۪ن چھُو بیٚہوان مےٚ ٲس سۄ ضٔروٗرَ اَچھا ٹھیٖک کیٛاہ ہُہ چھُوا تۄہہِ بیکہٕ کھنٛڈٕ ژوٚٹ تہِ ہُہ چھَوا کھنٛڈٕ کُلچہِ تہِ ہُہ تہِ چھُوا کیک تہِ چھُوا آ ہُم چھُو دال چھُو ہُہ رَل مِل سُہ بیٛاکھ سُہ ہُہ چلو ٹھیٖک چھُ تُہۍ تھٲیزیو مےٚ یہِ یُس یہِ ہُہ چھُ دال اَمہِ منٛز تھٲیزیو ژورؤنی ژوروٕے قٕسمو منٛز بیٚیہِ یہِ لۄکٕٹ پیٖس ویٖس چھِ یِمو منٛز تہِ بیٚیہِ یہِ نمکیٖن ژوٚٹ بیٚیہِ یہِ کھنٛڈٕ کُلچہِ تہٕ بیٚیہِ یہِ بیکری تھٲیزیو تُہۍ ترٛےٚ کِلوٗ اَوا بیٚیہِ یہِ تھٲیتو تُہۍ یِم کیک تھٲیزیو تُہۍ پا شےٚ اۭں نمکیٖن ژوٚٹ تھٲیزیو زٕ کِلوٗ اۭں بیٚیہِ چھُ کھنٛڈٕ کُلچہِ تِم تہِ ترٛےٚ کِلوٗ آ بیٚیہِ یہِ چھُنا یہِ دال وال یہِ تھٲیزیو کٔژ قٕسٕم چھُو یہِ تہِ تھٲیزیو تہٕ ہُہ اَتھ کیٛاہ چھُ کھَسان پَتہٕ ہُہ پیمٮ۪نٛٹ ڈاے ہَتھ ہُہ کیٛاہ چھُ گژھان پنٛژٕہن ہٕنٛز کھنٛڈٕ کُلچہِ کیٛاہ چھُو گژھان کِلوٗ ہُہ یُس یہِ ہُہ چھُو کیک یِم کٔہہِ چھُو گژھان چلو ٹھیٖک یہِ کوٗتاہ چھُ کھَسان اَسہِ چھُ نیُن چاکلیٹ کیک سُہ کٔہۍ چھُ گژھان تُہۍ تھٲیِو سُے چاکلیٹ کیکٕے اۭں ترٛےٚ کِلوٗ بیٚیہِ ہُہ نمکیٖن دَپیو مےٚ زٕ ٹھیٖک چھُ بہٕ سو یِم نہٕ پانہٕ کینٛہہ بہٕ سوزونو بیٛاکھٕے تہٕ تٔمۍ سُہ کَرِوٕ تَمہِ ساتہٕ فون تہٕ تَتٮ۪س سُہ دیٖزیو تٔمِس سُہ ہُہ تہِ دِمو بہٕ تٔمۍسٕے سُہ پیمٮ۪نٛٹ اۭں تَمہِ ساتہٕ روٗزیو أتھۍ تھَسٕے سۄ کَرِوٕ فون تہٕ أتۍنَسٕے روٗزیو تُلِو تُلِو